سٲنۍ سِٹیٹ چھِ اس لیے فیمس تِکیازِ ییٚتہِ چھِ مطلب سٲنۍ یۄس سارِ زمیٖن چھِ ییٚتہِ چھِ مطلب واریاہ مطلب یِم فیمس جایہِ سپوز پہلگام چھُ گُلمرگ چھِ ویرناگ کۄکر ناگ چھُ یَتھ سٲنِس علاقَس منٛز یِوان تہٕ اس لیے چھِ یور مطلب نؠبرِم سیاح چھِ یِوَان یور پَنُن مطلب لُطف تُلنہِ چھِ یِوَان یور ییٚلہِ ہسا وَندُک سیٖزن چھُ آسان تَمہِ دۄہ چھِ یِم مطلب شیٖنُک لطف تُلنہٕ یِوان ییٚلہِ ہسا مطلب رؠتہٕ کول چھُ آسان تمہِ دۄہ چھِ یِم یِوان یور مطلب یہِ یِمن مطلب یُس یہِ نیٖج ویٖج پارکہٕ وارکہٕ چھِ آسان یِم ہسا چھِ یِوان تمہِ دۄہ اَمیُک لطف تُلنہٕ یور تہٕ اس لیے چھِ سٲنۍ یہِ سٹیٹ فیمس